آ بِلکُل مےٚ چھُ اَکہِ ساتَن وٕچھمُت شوٗٹِنٛگ سِٹار ییٚمہِ ساتَن تہِ میٲنۍ اٮ۪کٕسپِریِنس چھِ یِی کہِ ییٚمہِ ساتَس تہِ بہٕ کانٛہہ شوٗٹِنٛگ سِٹار چھےٚ سَن وٕچھان پرٛٮ۪تھ کانٛہہ چھِ وَنان امہِ ساتہٕ گَژھِ کانٛہہ نَتہٕ کانٛہہ وِش مَنٛگٕنۍ مگر میٲنۍ اٮ۪کٕسپرینَس تہِ چھےٚ یِی ییٚمہِ ساتنَس بہٕ بہٕ تہِ وٕچھن کانٛہہ شوٗٹِنٛگ سِٹار بہٕ تہِ چھس کیٚنہہ نَتہٕ کیٚنہہ وِش منگان تِکیٛازِ مےٚ وٕچھ واریاہَن لُکَن نِش ییٚلہِ تہِ تِم کانٛہہ تہِ شوٗٹِنٛگ سِٹار وٕچھان چھِ تِم چھِ دَپان امہِ ساتہٕ وٕچھو مٔنٛگِو کیٚنہہ وِش کیٚنہہ دُعا مٔنٛگِو یُس تہِ تۄہہِ نِش چھو سُہ ہسا گژھِ پوٗرٕ مگر میٲنۍ اٮ۪کٕسپیریَنَس تہِ چھِ یِی کہِ بہٕ تہِ ییٚمہِ ساتنَس وٕنۍ شوٗٹِنٛگ سِٹار چھس وٕچھان بہٕ تہِ چھس وٕنۍ وِش مَنگان